آ ییٚلہِ ہسا مےٚ پَنُن فٔسٹ پروڈَکٹ کوٚر آڈر فِلِپکاٹس پٮ۪ٹھ ہسا مےٚ سا کوٚر سُہ پَنُن بوٗٹھ آڈر یُس ہسا بوٗٹھ اوس سُہ ہسا کوٚر مےٚ سَفید بوٗٹھ آڈر ٲٹھ نَمبر یعنی کہِ سایِز ہسا کوٚرمَس ٲٹھ یُس ہا بوٗٹھ اوس سُہ ہسا اوس واریاہ اَصٕل تہٕ سُہ سا ٲس تَتھ ٲس پیکِنگ ویکِنگ اَصٕل کٔرِتھ بیٚیہِ ہسا کوٚر مےٚ سُہ آڈر تہٕ سُہ ہسا ووت پَتہٕ ترے دۄہ گٔژھِتھ سُہ ہسا ٲس فاسٹ ڈیلؤری یُس ہسا فِلِپکاٹُک پروڈَکٹ چھُ آسان سُہ ہسا چھُ واریاہ اَصٕل آسان بیٚیہِ ہسا مطلب پیکِنگ ہسا ٲس تَتھ واریاہ اَصٕل ییٚلہِ سۄ مےٚ بوٗٹھ لوٚگ پَتہٕ گرٕ ووت سُہ سا اوس زَبردست یُس ہسا کَسٹمر اوس سُہ ہسا اوس اَصٕل پٲٹھۍ کَتھ وَتھ کران فِلَپکاٹس یُس ہسا یِم کَسٹمَر چھِ یِم ہسا چھِ اَصٕل پٲٹھۍ پَکان یُس ہسا پیمینٹ ٲسۍ سۄ ہسا کٔر مےٚ کیش آن ڈیلِؤری مطلب یِتھُے ہسا پروڈَکٹ ووت تٔمہِ ہسا کٔر مےٚ سُہ کیش آن ڈیلِؤری سۄ پروڈَکٹ اوس سُہ اوس واریاہ اَصٕل تَتھ اوس میٹ کِیا زَبردست بیٚیہِ سا اوس سُہ چیٖپ پرایسَس پٮ۪ٹھ فِلَپکاٹن دیُتمُت بہٕ ہسا چھُس سٲلمَن لوٗکن کران أپیٖل یِم ہسا چھِ فِلَپ کاٹ پٮ۪ٹھ مطلب آڈر کران یُس ہسا أمیُک چیٖز چھُ پروڈَکٹ آسان سُہ ہسا چھُ آسان واریاہ اَصٕل یُس ہسا مےٚ پروڈَکٹ اوس سُہ سا اوس واریاہ اَصٕل مےٚ سا چھُ آسان وٕنہِ سُہ بوٗٹھ لٲگِتھ تَتھ ہسا گے لَگ بگ وٕنی کینس زٕ ؤری سُہ ہسا چھُ وایِٹ سِنیٖکر یعنی کہِ سَفید ہسا بوٗٹھ سُہ ہسا چھُ واریاہ اکھ اَصٕل چیٖز تَتھ ہسا چھِ میٹرِیل تہِ واریاہ اَصٕل سُہ ہسا چھُ لیدروٗ بوٗٹھ سُہ ہسا چھُ میٹریل زبرداست تہٕ اَمیُک فِلِپ کاٹُک پروڈَکٹ تہٕ چھُ آسان واریاہ اَصٕل تہٕ مےٚ ہسا ٲس تَتھ ہسا ٲسۍ فاسٹ ڈیلِؤری سۄ ہسا ووٚت تریٚنٕے دۄہَن منٛز سایِز ہسا اوس تَتھ ٲٹھ سَفید ہسا اوس بوٗٹھ تہٕ پیکِنگ تہِ ہسا ٲس تَتھ واریاہ اَصٕل یُس ہسا ڈیلؤری بوے اوس سُہ ہسا اوس اَصٕل پٲٹھۍ کَسٹمَرَس سۭتۍ کَتھ کران تٔمۍ ہسا کوٚر مےٚ سۭتۍ اَصٕل پٲٹھۍ کَتھ یُس سا بیٚیہِ پونٛسہٕ ٲس پیمینٹ ٲس سُہ سا اوس کیش آن ڈیلؤری یعنی کہِ ییٚمہِ ساتہٕ ہسا بوٗٹھ واتہِ تٔمے ہسا ٲسۍ تٔمِس پونسہٕ دِنۍ تہٕ بہٕ ہسا چھُس سٲلۍمن لوٗکن کران أپیٖل تٔمۍ وٕچھِنۍ سا گۄڈٕ کرٕنۍ سا آڈر پَتہٕ وٕچھِنۍ سا تِم کیُتھ چھُ آسان تٕم ہسا اَنن پَتہٕ ہَمیشہٕ اَمے پٮ۪ٹھ اَمیُک چیٖز ہسا چھُ واریاہ اَصٕل آسان فِلپکاٹُک